مےٚ بَنو اَکہِ دۄہ اکھ بَچہِ بیٚیہِ بَنو مےٚ تٔمِس مول موج سۭتۍ اَتھ تصویٖر منٛز کٔر مےٚ کوٗشِش یہِ ہاونٕچ زِ اکھ مول موج کوتاہ پیار تہٕ محبت چھُ پَنہٕ نِس بَچس سۭتۍ کران اَتھ مہٕ تصویٖر منٛز اوس یہِ بَچہِ سکوٗل گژھنہٕ خٲطٔر تَیار گژھان أمِس اوس مول ٹَے لگان تہٕ موج ٲسٕس مَستَس کنٛگوٗ والان اَتھ بےٚ تصویٖر اَتھ پیٹِنٛگ منٛز ہوو مےٚ زِ مول موج کوتاہ چھِ پَنہٕ نِس بَچَس ماے تہٕ محبت کران پَتہٕ ییٚلہِ میٛٲنیٚو فرٛینٛڈ یہِ فرینٛڈزو یہِ تَصویٖر وُچھ بیٚیہِ وُچھ میٛٲنۍ مٲلۍ مٲج تِمَو کٔرۍ اَتھ واریاہ زیادٕ تٲریٖف دوٚپُکھ یہِ چھِ واریاہ زیادٕ اَصٕل تَصویٖر ییٚلہِ تہِ بہٕ کانٛہہ پینٹِنٛگ چھَس بَناوان میٛٲنِس مٲلِس ماجہِ چھِ سۅ واریاہ زیادٕ پَسنٛد یِوان میٛانیٚو فرینٚڈَن تہِ چھِ سۅ واریاہ پَسنٛد یِوان یِم ہیوان چھِ تِمَن پیٹَنٛگَن تِمَن تہِ چھِ واریاہ زیادٕ پَسنٛد یِوان کیٛازِ کہِ بہٕ چھَس پرٛتھ کُنہِ پیٹِنٛگ منٛز کران کوٗشِش کیٚنٛہہ نَتہٕ کیٚنٛہہ پَغام کیٚنٛہہ نتہٕ کیٚنہہ میسیج دنٕچ آ یِتھٕ کٔنۍ مےٚ ووٚن زِ مےٚ بَنو اکھ تَصویٖر یِم یا یۄس تَصویٖر وُچھِتھ بہٕ واریاہ زیادٕ خۄش چھَس گژھان زِ تَتھ منٛز ہوو مےٚ زِ مولِس مول موج کوتاہ پیار چھُ پَنہٕ نِس بَچَس کران کِتھٕ کٔنۍ چھِس لۄکچارس مَستَس کنگوٗ والان ٹےَ لگان تہٕ سکوٗل خٲطٔر تَیار کران اَتھ منٛز دِژ مےٚ یِہےَ میسیج کہِ بَچن کوتاہ چھُ مول موج پیار کران کیٛازِ کہِ أزِکۍ بَچہِ چھِنہٕ پَتہٕ پَنہٕ نِس مٲلِس ماجہِ ریسپیٚکٹ کران کِہیٖنٛۍ یُتھ مٲلِس ماجہِ شوٗبہِ ہے عزتھ دِیُن اَتھٕ تٔمۍ ییٚلہِ تہٕ بہٕ کانٛہہ پیٹِنٛگ چھَس بَناوان میٛٲنیٚن کَسٹمرَن چھےٚ سۄ واریاہ زیادٕ پَسنٛد یِوان تِکیٛازِ کہِ تِمن پیٹِنٛگن منٛز چھِ کیٚنٛہہ نَتہٕ کیٚنٛہہ پغام آسان ییٚلہِ بیٚیہِ میٛٲںۍ فرینٛڈ تِم پیٹِنٛگ چھِ وُچھان یا میٛون مول موج چھِ تِم پیٹِنٛگ وُچھان تِم چھِ واریاہ زیادٕ خۄش گژھان تِمَن چھِ تِم پینٹِنٛگ واریاہ زیادٕ اَصٕل باسان بیٚیہِ چھَس بہٕ واریاہ اَصٕل کَلر کران تِمَن پیٹِنٛگَن منٛز یوٗز تِم چھِ آسان واریاہ زیادٕ کَلر فُل یہِ یہِ کیٛازِ کہِ واریاہن لوٗکن چھِ کَلر فُل پیٹِنٛگٔس تہِ یِوان پَسنٛد